بہٕ چھُس والی بال گنٛدان تہٕ أسۍ چھِ یہِ گیم اۭں أکِس گراونٛڈس منٛز گنٛدان تہٕ بییٚہِ چھُس بہٕ أکِس پٕلیرس سۭتۍ گنٛدان ییٚمِس زن ناو چھُ شمہٕ گنے تہٕ سُہ چھُ واریاہ زیادٕ مشہوٗر سٲنِس یتھ ایریا ہس منٛز تہٕ یہِ گیم چھِ أسۍ نِپور کِس أکِس گامس منٛز گنٛدان تہٕ یہِ گیم چھِ سٲنِس یپٲرۍ واریاہ زیادٕ مشہور اتھ گیمہِ منٛز چھِ شیےٚ پٕلییر آسان شیٚین پٕلیرن چھِ شیٚن جاین آسان گنٛدُن تہٕ تتھ منٛز چھِ اکھ بال تُلان بیاکھ چھُ بال بناوان تہٕ بیٚیِس چھُ پیٚوان شاٹ لایُن تتھ بالہِ تہٕ یہِ گیم چھِ واریاہ زیادٕ مز دار تہٕ أسۍ چھِ یہِ دۄہے کالچس کالچس گنٛدان تہٕ اتھ چھُ واریاہ زیادٕ مزٕ یِوان